مےٚ ہَسا کٔر فٔرسٹہٕ ٹایم ٲں رَنُن سِٹارٹ تَمہِ وِزِۍ ہَسا ٲسٕس بہٕ سیٛوَنتھہٕ کلاسَس پَران ٲں گۄڈنِچۍ لَٹہِ ییٚلہِ ہَسا مےٚ سِٹارٹ کٔر رَنُن مےٚ ہَسا کوٚر تَمہِ وِزِۍ ایٖزی اکھ طریٖقہٕ مےٚ ہَسا دیٛت ماجہِ ٹھوٗل دوٚپُن ژٕ بَناو یِہٲے أتی ہَسا تَگی ژےٚ باقٕے چیٖز رَنٕنۍ تٔمۍ ٹھوٗلہٕ پٮ۪ٹھ ہَسا لوگ مےٚ پَتہٕ تَمہِ پَتہٕ ہَسا روٚن مےٚ پَتہٕ ٲلوٕ تَمہِ پَتہٕ ہسا رٔنۍ مےٚ باقٕے چیٖز مےٚ ہسا چھُ گۄڈٕنیٚتھ ڈِسکرٛایب کوٚرمُت رَننہٕ برٛونٛٹھ پَننہِ مٔمی سورُے کیٛاہ کِتھ پٲٹھۍ چھُ رَنُن آسان تَمے حِساب ہسا کٔر مےٚ پَتہٕ رَنُن سِٹارٹ